ہاں بہٕ ہسا چھُس یہِ پَسَنٛد کَران زِ رَچھن وٲلۍ جانوَر یا گَرَس منٛز یِم رَچھن وألۍ یا پالَن وألۍ جانوَر یِتھٕ کٔنۍ زَن مےٚ گاو چھِ بیٚیہِ یِتھٕ کٔنۍ مےٚ کٔٹۍ چھِ تیٖرۍ چھِ مےٚ چھِ لَگان آ یِم اَصٕل گَرَس منٛز رَچھان یِتھۍ چیٖز گَژھن گَرَس منٛز آسٕنۍ تہٕ یِمَن سٍتۍ چھُ ٹایِم گُزاران گَرَس منٛز چھِ زمیٖنُک یہِ گاسہٕ واسہٕ چھُ نیران یہِ بیٚیس دِمو تہِ ہٮ۪کو پَنٕنٮ۪نٕے چاروایَن ترٛٲوِتھ بیٚیہِ چھِ چاروٲے تھاونہٕ سٍتۍ فایدٕ گوڈنِکُے چیٖز اَگَر گاو چھِ سۅ چھِ دۅد دۅد تہٕ دِوان پَگاہ بیٚیہِ چھِ تٔمۍ سُنٛد گُہہ سٔہ چھکان بیٚیس گَرَس کٕنِتھ بیٚیہِ چھِ ژَھَل تہِ دِوان دوٚیِم چیٖز ژٕ ہٮ۪کَکھ تٔمۍ سُٛند أسۍ ہٮ۪کو تٔمۍ سُنٛد دۄد گَرٕ وٲلِس تہِ کٕنِتھ تٔمِس نِش ہٮ۪کو أسۍ پۅنٛسہِ رٔٹِتھ أسۍ ہٮ۪کو پَنُن اِنکَم گَرِ گَریُک مان ژٕ جَنریٹ کٔرِتھ کہِ بیٚیِس پٮ۪ٹھ روزو نہٕ ڈِپینٛڈ کیٚنٛہہ اَکھ چَلایہِ سۅ گاو گَرٕ تہٕ بیٚیہِ چَلایہِ پَنُن پان تہِ بیٚیہِ چھِ توتہِ تَتہِ بیٚیہِ دِیہِ پَگاہ ژَھَل تہٕ بیٚیہِ گوٚو گُہہ پھوٚت تہِ سٔہ ہٮ۪کو پَگاہ زٔمیٖنَس ترٛٲوِتھ تہٕ بیٚیہِ یُس گاسہٕ نیرِ سٔہ ہٮ۪کو تٔمِس ترٛٲوِتھ ضایہِ گَژھِ نہٕ کیٚنٛہہ یِم چیٖز ہاں بہٕ چھُس کَران بَرابر یِم پَسَنٛد زِ یِتھۍ چیٖز چھِ گَرَس منٛز ضروٗری ضروٗری